مےٚ ہسا ہیٚچھ یہِ گاڈٕ رَٹنہِ ییٚتی لوکلٕے چھِ اَسہِ سٮ۪نٛد اکھ تٔتی ہیٚچھ مےٚ یِم گاڈٕ رَٹنہِ سانہِ ایریاہٕکۍ واریاہ نوجوان یا بُزرگ آسَن یا بچہٕ آسَن تِم چھِ وَسان تور تہٕ تَتہِ چھِ أسۍ گاڈٕ رَٹان مےٚ تہِ ہسا ہیٚچھ تٔتی گاڈٕ رَٹنہِ ییٚلہِ بہٕ لۄکُٹ اوسُس تقریباً آسہٕ ہا بہٕ دَہ بَہہ وُہَر آسہٕ ہا بہٕ تَمہِ وِزِ ییٚمہِ وِزِ مےٚ گۄڈٕنٮ۪تھ گاڈٕ لاجہٕ رَٹنہِ واریاہ اکھ لُطف چھِ یِوان اِنسانس تَتھ فِضاہَس منٛز بیٚہنَس بیٚیہِ چھُ اِنسان تَتہِ یہِ پیشَنٕز چھِ یِوان اِنسانس تَتہِ گاڈٕ رَٹنہٕ سۭتۍ سُہ چھُ پتَہٕ زندگی ہِنٛز کانٛہہ تہِ کٲم آسٲنی سان ہٮ۪کان مےٚ تہِ ہیٚچھ یِم تٔتی یُتھُے تپٲرۍ ٲسۍ أسۍ گِںٛدان گِنٛدنہِ گژھان تَتہِ أسۍ آسان یِم گاڈٕ رَٹان تہٕ تِمَن ٲسۍ أسۍ تماشہٕ وٕچھان تہٕ تٔتی ہیوٚچھ اَسہِ تہِ گاڈٕ رَٹنہِ اَتھ چھِنہٕ ٹٮ۪کنیک وٮ۪کنیک ہٮ۪کو نہٕ اَتھ أسۍ تِم بہٕ کیٛاہ وَنہِ ٹٮ۪کنیک چھِنہٕ مےٚ پنٛنہِ جایہِ کٕہیٖنۍ تہٕ یہِ اَتھ چھِ آسان یِہوٚے وول پول چھِ أسۍ ترٛاوان یَتھ منٛز تَتھ چھِ تھاوان اوٹ لٲگِتھ أسۍ چاہے آسہِ کُنہِ وِزِ قٕسمَتَس گاڈ تہٕ لگان چھِ اگر نہٕ تہٕ تیٚلہِ چھِنہٕ لگان کیٚنٛہہ